اسلام علیکم ورحمتہ اللہ وبرکاتہ مےٚ حظ چھُ ناو سامِر احمد چوپان بہٕ حظ چھُس بَسان شُپین ڈِسٹرکٹس منٛز مےٚ چھِ باغ پانٛژھ شیٚے تِمن چھُ پیوان واریاہ محنت کَرٕنۍ تِم حظ چھِ ژوٗنٛٹھۍ چھِ وسان واریاہ اَصٕل کیازِ کہِ بہٕ چھُس تِمن واریاہ محنت کران بہٕ چھُس اَنان دوا کراان چھُس تِمن بیٚیہِ چھُس کرن کٲم بیٚیہِ چھُس انان گُڑٲے کران چھُس کَٹٲے چھُس کران پَتہٕ چھِ مےٚ ژوٗنٛٹھۍ واریاہ اَصٕل وَسان بیٚیہِ چھُس بہٕ واریاہ محنت کران تِمن پٮ۪ٹھ تِم چھِ واریاہ دُرست کُلۍ گٔمٕتۍ دٔرۍ کُلۍ واریاہ ژوٗنٛٹھۍ چھِ وَسان أکِس أکِس کُلِس لگ بگ لگ بگ وُہ وُہ پیٹہِ بیٚیہِ چھُس بہٕ کٲم کران بیٚیہِ چھُس بہٕ گُڑٲے کران بیٚیہِ چھُ مےٚ لگان پَتہٕ ییٚلہِ واریاہ موقعہٕ چھِ واتان وَنٛدٕ ییٚلہِ واتان چھُ پَتہٕ چھُس بہٕ کران کٲم بہٕ چھُس یِمن ژوٗنٛٹھۍ والان بیٚیہِ چھُس اَنان نفر پانٛژھ دہ تِم حظ چھِ مےٚ ژوٗنٛٹھۍ والان پَتہٕ چھِ پیوان تِم پیٹٮ۪ن بَرٕنۍ پیٹٮ۪ن چھِ أسۍ تِم پیک کران پَتہٕ چھِ تِم واتناوان أسۍ کران چھِکھ کَٹٲے بٔتھۍ کِنۍ ژوٗنٹھٮ۪ن کران کَٹٲے پَتہٕ چھِ بَران تِم أسۍ پیٹٮ۪ن پیٹٮ۪ن بٔرِتھ چھِ أسۍ کران کٲم تِم چھِ پتہٕ سوزان أسۍ نیبر نیبر سوٗزِتھ چھِ کران کٲم أسۍ تہٕ پَتہٕ چھِ کران کٲم أسۍ أسۍ چھِ پَتہٕ أسۍ چھِ پَتہٕ ژوٗنٛٹھۍ والان سٲری والان ژوٗنٛٹھۍ پَتہٕ چھِ پیوان کٲم پَتہٕ چھِ کَٹٲے کران کُلٮ۪ن پَتہٕ چھُ شیٖن آسان لوٚگمُت وَشنی پَتہٕ چھ شیٖن پیوان وَنٛدس منٛز أسۍ چھِ تھاوان ژوٗنٛٹھٮ۪ن ژوٗنٛٹھۍ کُلٮ۪ن کَٹٲے کٔرِتھ بیٚیہِ چھِکھ گُڑٲے وُڑٲے تھاوان کٔرِتھ گُہہ وُہہ چھِکھ تھاوان ترٲیِتھ کھاد چھِکھ تراوان تِکیازِ کُلۍ گٔژھۍ گژھِنۍ اَصٕل کُلٮ۪ن گوٚژھ نہٕ کِہینۍ تہِ فرق پینۍ شیٖنہٕ سۭتۍ بیٚیہِ چھِ کران أسۍ کٲم یِم چھِ أسۍ باغن چھِ أسۍ بیٚیہِ چھِ مےٚ گرِ مِشیٖن یہِ چھِ دوا کران مےٚ چھِ ترٛےٚ نَفر لگان دوا کرنَس اکھ چھُ دوا رَلاوان بیٚیہِ چھُس بہٕ بہٕ چھُس دوا کران کُلٮ۪ن چھکان دوا بیاکھ چھُ آسان رَز پَکناوان ہورٕ پایِپ پَکناوان اورٕ یورٕ برٛونٛٹھ برٛونٛٹھ آسان پایِپ پَکناوان پَتہٕ چھُس بہٕ کران کٲم پَتہٕ چھِ أسۍ ژوٗنٛٹھٮ۪ن مۄکلاوان کَٹٲے وَٹٲے کٔرِتھ دوا وَوا کٔرِتھ پَتہٕ چھِ کران کٲم پَتہٕ چھِ تھاوان ژوٗنٛٹھۍ کُلۍ صاف دِوان نظرا نظرا مٔنٛزۍ مٔنٛزۍ